مےٚ ہَسا چھُ زیادٕ پَسنٛد وازوان تِکیازِ تَتھ منٛز چھِ یۄس مےٚ فیورِٹ چیٖز چھُ تَتھ منٛز یِوَان تَتھ منٛز ہَسا چھِ مےٚ یَکھٕنۍ یِوان فیورِٹ چیٖز بہٕ ہَسا چھُس کھؠوان پرؠتھ کُنہِ جایہِ مےٚ ہَسا چھُ کھیومُت ریسٹورَنٹَن پؠٹھ تہِ مےٚ ہَسا چھُ کھیٚومُت ہوٹلَس مےٚ ہَسا چھُ پہلگام پَنُن ہوٹل تَتہِ تہِ ہسا چھُس بہٕ کھؠون یا باقین جایَن تہِ چھُس مےٚ کھیوٚمُت واریاہَن جایَن ہوٹلَن پؠٹھ تہِ چھُ مےٚ کھیوٚمُت پرؠتھ کُنہِ جایہِ چھُ مےٚ ڈابہَن پؠٹھ تہِ چھُ مےٚ کھیومُت مےٚ ہَسا چھُ کھیوٚمُت پَنجاب تہِ مگر تیوٗت مزٕ ہَسا چھُنہٕ مےٚ یِوان کینٛہہ یوٗتاہ مےٚ گَرِ پَننہِ ماجہِ ہِنٛدِ اَتھ چھُ یِوان سُہ ہَسا چھِ اَسہِ واریاہ بہتریٖن سیُن بَناوَان تِکیازِ بہٕ چھُس پانہٕ ماز اَنُن بہٕ چھُس تٔمِس سادن ژیٹنَس چھِ ییٚلہِ بہٕ کالجپَس چھِ پَتہٕ أسۍ بَتہٕ شیران تَتھ حظ چھُ واریاہ بہتریٖن مُشُک رُت مُشُک یِوان امے ہسا چھُ مےٚ ماجہِ ہُنٛد اَتھُک کھؠن واریاہ پَسنٛد یِوان